سٲنۍ یِم أسۍ ہٮ۪کو ہینٛڈٕل کٔرِتھ یِم کَنفِلِکٹٕس اۄر ڈفِکلٹ سُچویشن ہٮ۪کو أسۍ یِتھۍ کٲٹھۍ کَنٹرول کٔرِتھ ہینٛڈٕل یا کَنٹرول کٔرِتھ یہِ مطلب اَگر اَسہِ کُنہِ جایہِ باسہِ اسہِ ہٮ۪کو یِم لڑایہِ گژھِتھ أسۍ ہٮ۪کو کاپریشن أسۍ تھاوو پانہٕ ؤنۍ کاپریشن أسۍ سَمجاوو اکھ أکِس سَمجاوو أسۍ یہِ چھُ نہٕ گژھان ٹھیٖک کیٚنٛہہ لڑایہِ لڑاے چھنہٕ کرنہِ کیٚنٛہہ کَنفِلِکٹ چھُ نہٕ تھاوُن پانہٕ ؤنۍ کیٚنٛہہ یم چھنہٕ گژھان ٹھیٖک سَماجس منٛز أسۍ ہٮ۪کو پانہٕ ؤنۍ ساتھ دِتھ تہٕ بیٚیہِ ہٮ۪کو أسۍ پَنُن پان کَنٹرول کٔرِتھ نہ یہِ چُھ نہٕ گژھان ٹھیٖک کیٚنٛہہ یا کاپریشن چھےٚ اَسہِ تھاؤنۍ گۄڈٕنیٚتھٕے گژھِ آسٕنۍ کاپریشن تیٚلہِ ہٮ۪کہِ نہٕ کِہیٖںۍ کَنفِلِکٹس گٔژھِتھ ؤرٕک پِلیسہِ منٛز یا ییٚمِس یہِ ٹھیٖک باسہِ سُہ ہٮ۪کہِ کٔرِتھ اَلبتہ یُس وَن دَپہِ بہٕ کَرٕ یہِ سُہ آسہِ نہٕ ٹھیٖک تٔمِس چھُ آرام سان وَنُن لڑایہ جگڑٕ نہٕ کَرٕنۍ کیٚنٛہہ کِنفِلِکٹس نہٕ تُلٕنۍ کیٚنٛہہ تِم چھنہٕ سُہ چھُ نہٕ گژھان ٹھیٖک کِنفِلِکٹٕس تُلنۍ تَتھ منٛز گژھِ کاپریشن آسٕنۍ گۄڈٕنیٚتھٕے تِمن چھُ وَنُن نہ یہِ چھُ نہٕ گژھان ٹھیٖک کیٚنٛہہ یہِ ٹھیٖک چھُو کران تُہۍ یہِ ٹھیٖک چھُ گژھان تہِ کٔرِو تی یہِ ٹھیٖک چھُ نہٕ گژھان تہِ کٔرِو نہٕ تُہۍ کیٚنٛہہ بیٚیہِ ہٮ۪کو یِوہے گۄڈٕنیتھٕے گژھِ آسٕنۍ کاپریشن پَنٕنِس سَماجس منٛز گٔژھ آسٕنۍ کاپریشن ؤرٕک پٕلیس ییٚمِس وَن ؤرٕک پِلیٚس آسہِ تٔمِس گٔژھ آسٕنۍ کاپریشن زیادٕ اَتھ منٛز ہٮ۪کو یی ؤنِتھ کَنفِلِکٹٕس یِم چھنہٕ تھوٕنۍ اَتھ منٛزآسان کیٚنٛہہ ییٚمِس بیٚیہِ بِزنٮ۪س آسہِ اِکہٕ وَٹے آسیٚس تٔمِس پَزِ نہٕ زیادٕ لَڑٲے کَرنہِ کیٚنٛہہ تٔمِس پَزِ نہٕ زیادٕ کَنفِلَکٹٕس تھاوِٕنۍ کیٚنٛہہ یُس بِزنٮ۪س کَرِ اِکہٕ وَٹے یا اکھ گرٕ یا بیاکھ گرٕ دوٚنوے گرٕ کَرن زٕ کیٚنٛہہ بِزنٮ۪س تِمن چھُ پَنُن پان گۄڈٕنیٚتھٕے کاپریٹ کَرُن تِمن چھُ پَنُن پان مُحبت سان تھاوٕنۍ یہِ بِزنٮ۪س وِزنٮ۪س کَرُن تِمن چھُ نہٕ کَنفلیٚکٹٕس تھاوُن لڑٲے جگڑٕ چھُ نہٕ تِمن کَرُن کیٚنٛہہ تِمن چھُ کاپریشن کَرٕنۍ